تل حظ یَپٲرۍ یِیِو اسہِ دِتیٛوو آرڈر بَٹر چِکَن تہٕ اسہِ ؤنیٛوو تۄہہِ تَتھ منٛز اَکھ چپاتی تہٕ زٕ نان مگر تُہۍ کٔرِو ایٚڈ وۄنۍ بیٚہان اسہِ گژھیٚن ترٛےٚ چَپاتی تہٕ بیٚیہِ پانٛژھ نان مہربٲنی کٔرتھ أنۍ زیٛو جلدی